پانٛژھ نومبر کُنوُہ شیٚتھ نَمنَمَتھ نو مارٕچ زٕ ساس تہٕ پانٛژھ پنٛدہ ڈیسمبر زٕ ساس تہٕ نو شَتوُہ جنؤری زٕ ساس تہٕ شُراہ ترٛےٚ جوٗن زٕ ساس تہٕ کُنوُہ